السلامُ علیکُم بہٕ چھَسہٕ کَران ماہوٗر جانَس سۭتۍ کَتھ بہٕ چھَس پَروینا بَنٛڈپوٗرِ پٮ۪ٹھ آ خٲرٕے اوس مےٚ بوٗز تُہۍ چھِو باغ واغ پا پارَک وارَک نیٚبرٕکَنۍ یِم سنٛبالان آ تیٚلہِ چھِ مےٚ صحیح نَفرَس کوٚرمُت کال اَسہِ ہسا ٲس نیٚبرٕ کَنہِ اَکھ باغہٕ رَژھا اَکھ بنٲومٕژ آ وۄنۍ ٲسٕس بہٕ گَرِکٮ۪ن سۭتۍ مَشوَرٕ کَران یِمَن ٲسٕس بہٕ دَپان بہٕ اَنَن اَکھٕ یہِ ماہوٗر جان اَنَن بہٕ یوٗرۍ یہِ دی باغَس نَظرا شَزرا تہٕ وٕچھِ یَتھ کیٛاہ شوٗبہِ کیٛاہ لَگٮ۪س تہٕ یہِ پَتہٕ تَتھ واتہِ تہِ دِمو أسۍ مگر تُہۍ بنٲیتو اَسہِ یہِ باغہٕ ٹُکرا اَکھ شوٗبدار آ ییٚمہِ سۭتۍ یہِ پرٛٮ۪زلاوُن ہیوٗ گَژھِ برابر مگر میٛٲنۍ عرضہٕ رَژھ چھِ یوٗتاہ کہِ یُس تہِ یور یِیہِ سُہ ییٖتَن پَتہٕ پوٚژھ ییٖتَن رِشتہٕ دار ییٖتَن سُہ گَژھِ خۄشے گَژھُن وٕچھِتھ یہِ چھُوا تُہۍ مےٚ دِوان تُہۍ مےٚ کَتھ چھُوا تُہۍ مےٚ دِوان زبان چھِوا تُہۍ مےٚ دِوان کہِ یہِ گَژھِ پرٛٮ۪زلاوُن نہ ناو گَژھِ نیٚبٕرۍ کِنۍ نیرُن نہ سا نہ سا یہِ پرویناہَس یُس یہِ نیٚبرٕ کَنۍ چھِ یہِ باغ ٹُکرٕ یہِ چھِ شوٗبدار ٹھیٖک چھُ اَدٕ کیٛاہ السلامُ علیکُم وعلیکُم السلام